ہیٚلو سلام علیکُم وعلیکُم سلام ٹھیٖک چھِو حظ اہن حظ اصل پٲٹھۍ مےٚ حظ اوس کمرَس أکِس کیُتھ قٲلیٖن ضوٚرتھ مگر سایز گَژھِ آسُن دہ باے باہ بیٚیہِ حظ گَژھِ کَلَر گَژھِ تتھ آسُن میروٗن کَلَر اد حظ ٹھیٖک حظ چھُ سلام علیکُم